ٲں ییٚلہِ مےٚ گرٛیجویشَن مۄکلوٗو تہٕ تَمہِ پَتہٕ ٲسۍ مےٚ میلے مےٚ واریاہ ٲں موقعہٕ کہِ بہٕ کَرٕ جاب مگر ٲں یِم مےٚ گَھرِ فادَر چھِ تٔمۍ ووٚن مےٚ نہ جاب نہٕ ژٕ کَر پَنُن ٲں پَڑھٲے یہِ تھاو ژٕ سٕٹارٹ تہٕ بہٕ چھَس وۄنۍ دَپان کہِ بہٕ کَرٕ ایٚم ایٚس سی بہٕ کَرٕ ایٚم ایٚس سی ٲں زوالجی گٔژھہِ مےٚ گژھُن کَشمیٖر یوٗنیورسٹی سِلیٚکشَن بہٕ چھَس تَمہِ خٲطرٕ پرٛیٚپیر کَران تہٕ بہٕ کَرٕ ایٚم ایٚس سی ایٚم ایٚس سی پَتہٕ چھَس بہٕ دَپان بہٕ کَرٕ پی ایٚچ ڈی ٲں یِہٲے چھِ مےٚ پَنٕنۍ فیوٗچَر گولٕز تہٕ تَمہِ پَتہٕ کَرٕ پَتہٕ بہٕ جاب